اَلسَلامُ علیکُم آز کَرو أسۍ تِمَن زُو زٲژَن ہنٛز کَتھ یِمَن آب و ہوا چھِ ضروٗرت پیٚوان زنٛدٕ روزنہٕ خٲطرٕ ییٚتہِ چھِ واریاہ پٕلینیٚٹ أرٕتھ چھِ واریاہ جوٗپِٹَر چھِ باقی بٲقی چھِ ٲٹھ پٕلینیٚٹ چھِ آسان تِمَن مَنٛز چھِ الگ رہن سہن آب و ہوا آسان أرتھَس پٮ۪ٹھ آیہِ تَمہِ دۄہ وُچھنہٕ کہِ اَتہِ چھِ آب و ہوا تہٕ اَتی باقیَن جایَن اگر تُہۍ وُچھِو تَتہِ چھَنہٕ آب و ہوا آسان کیٚنٛہہ تَتہِ ہیٚکہِ نہٕ نَفَر زنٛدٕ روٗزِتھ کیٚنٛہہ بیٚیہِ چھِ تَتہِ آسان ییٚتہِ کِس ویٹَس تہٕ تَتہِ کِس ویٹَس چھِ فَرَق اگر ییٚتہِ چھِ ٲں ساس کِلوٗ ویٹ تَتہِ آسہِ سُہ واریاہ ہلکہٕ تَتہِ ہیٚکو أسۍ ایٖزِیلی سُہ تُلِتھ واریاہ آسٲنی سۭتۍ تہٕ یِی چھِ فَرَق واریاہو پٕلٮینیٚٹَن مَنٛز اَڑیٚن چھِ گرٛیوِٹیشنَل فورٕس زیادٕ گریوِٹی چھِ زیادٕ أرتھَس چھِ أرتھَس حِصاب چھِ أرتھَس چھِ نارمَلے تہٕ تَوے ییٚتہِ چھِ آب و ہوا توتہِ باقٕیَن جایَن چھِنہٕ آب و ہوا کیٚنٛہہ زاتھٕے نہٕ موٗنَس پٮ۪ٹھ چھُ وُچھمُت کیٚہتانۍ تٕم ساینٹِسٹو چھُ کوٚرمُت وُچھمُت کیٚہتانۍ تَتہِ چھِکھ آمٕتۍ کیٚہتانۍ ڈرٛاپ واپ ڈرٛاپ واٹرٕکۍ ڈرٛاپ میٚژِ منٛز آمٕتۍ وُچھنہٕ تہٕ تَتہِ ما ہیٚکہِ جلدی کیٚنٛہہ گٔژھِتھ فیوٗچرَس منٛز تہٕ باقٕیَن پٕلینیٚٹَن ہُنٛد چھُنہٕ مےٚ پاے کیٚنٛہہ تہٕ تَوے اَسلامُ علیکُم